اَسَلامُ علیکُم بہٕ چھَس مطلب شُرؠن مُتعلِق وَنان یِتھُے شُرۍ چھُ اورٕ یِوان سکوٗل پؠٹھ یِم چھِ جالی بیٹ گِنٛدان کھو کھو گِنٛدان ریڈی شا گِنٛدان یِم چھِ کَبَڈی گِنٛدان والی بال گِنٛدان مطلب یِم چھِ اَمہِ ستۭۍ خۄش گژھان مطلب سکوٗل یِتھُے یوت چھِ یِم لاگٕنۍ گِنٛدُن مطلب یِم چھِ واریاہ خۄش گژھان یِم چھِ دَپان امہِ سۭتۍ أسۍ تہِ چھِ کینٛہہ شُرۍ یِم چھِ واریاہ گیم گِنٛدان کۄلہِ پؠٹھ گژھان سرٛان کران تورٕ یِوان پَتہٕ چؠوَان چاے گرِ مطلب یِم چھِ واریاہ خۄش گژھان امہِ سۭتۍ فون رَٹان ہؠوان کالچؠن گرِکؠن فون رَٹان فون گِنٛدَان فونَس آسان لگ بگ دٔہہِ بَجہِ تام گِنٛدَان دٔہہِ بَجہِ چھُ یِمَن ٹایم واتان بَتہٕ کھؠنُک پَتہٕ چھِ یِم شُرۍ شۄنٛگان صُبَحس یِتھُے یِم وۄتھَان چھِ یِم چھِ سکوٗل گژھان نیرَان سکوٗل خۄش خۄشحال پٲٹھۍ مطلب نیرَان سکوٗل توڑِ تہِ چھُکھ یہِ تورٕ چھَکھ چھُٹی گژھان مطلب لَنچَس چھِ نیرَان پَتہٕ چھِ نیرَان چھُٹی پؠٹھ یِم چھِ تورٕ یِتھٕے گِنٛدُن لاگان بیٹس چھِ لاگان گِنٛدُن واریاہ گِنٛدُن چھِ یِم لاگان یِم چھِ گِنٛدُن لاگان واریاہ پَتہٕ چھِ یِم خۄش گژھان اَمہِ سۭتۍ یِہُنٛد مایِنٛڈ چھُ روزان مطلب ایکٹِو ایٚکٹِو چھُ روزان یِہُنٛد مایِنٛڈ امہِ سۭتۍ کۄلہِ پؠٹھ چھِ یِم گژھان واریاہہِ لَٹہِ سرٛان کَرنہِ واریاہ لَٹہِ مایِنٛڈ تُہُنٛد چھُ روزان ایٚکٹِو